مےٚ اَنہِ پٔرپٕل پؠٹھ اَکھ فیس موچرایزَر مَگَر تمہِ سٟتۍ گوٚو میٲنِس بٕتھِس واریاہ واریاہ نۄقصان سُہ اوس نہٕ بِلکُل تہِ کِہیٖنۍ اَصٕل